اگر مےٚ وۄنۍ کانٛہہ ژٕ کَر ڈِسایڈ ژےٚ کیٛاہ چھُ ڈرٛا کَرُن ڈیفِنِٹلی أسۍ کَرو کوٗشِش خانہ کُن اگر پٔٹِکیوٗلَر سَبجَکٹَن مُتعلِق کَتھ گژھِ میٛانہِ أچھَن ہُنٛد دوٗرِچ کَتھ کِژھ میٛانہِ أچھَن گَژھِ کَتھ سُہ چھُ خانٕے کَتھ تمہِ تَتھ چھِ خوٗبصوٗرت چیٖز چھِنہٕ دُنیاہَس منٛز کانٛہہ وٕنکیٚس مگر اُجوٗبَن ہٕنٛز وَنٛڈَرَن ہٕنٛز کَتھ چھِ سُہ چھِ باسان مےٚ خانٕے خبر بہٕ کَرٕ کوٗشِش تٔمِس شَکٕل أکِس پیپَر پٮ۪ٹھ تارٕچ گژھِ نہٕ میٛانہِ ووت تِژھ کٲم کینٛہہ مگر اللہ تعالیٰ ہَس منٛز چھُ لَکٕٹ لَک شُکُر اللہ تعالیٰ ہَن دیُت ایٚمۍ چیٖزُک کار بہٕ کَرٕ کوٗشِش ڈرٛا کَرٕنۍ خانہ خبر تٔمِس سُہ گِلافٕے سُہ کوٗشِش تٔمِس چھِ تٕم آیتَن ہٕنٛز کوٗشِش سُہ تھیٖم أکِس سَبجَکٹ اَکھ ڈاپ سُہ اِنجاے کَرنٕچ کوٗشِش کَرٕ بہٕ سُہ اَکھ ڈِسایِڈ نِمو بہٕ پَنٕنہِ زِندگی ہُنٛد اگر بہٕ کانٛہہ تہِ وقتہٕ کانٛہہ چیٖز پینٛٹِنٛگ کَرٕ کانٛہہ ڈرٛایِنٛگ کَرٕ سُہ آسہِ سُے گِلافے خانے کعبہ کَر میٛانہِ زِندگی ہُنٛد بوٚڑ بار مقصد آسہِ سُے بہٕ کَرٕ گِلافے خانے کعبہ ڈرٛا